اۭں ہٮ۪لو اۭں اَسہِ چھُ بِزنِس بیٛاکھ کَرُن اٮ۪ڈ یُس اَسہِ پَنُن بِزنِس چلان چھُ تہٕ أسۍ اَنہون بیٛاکھ پاٹنَر أسۍ کَرو پَنُن بِزنِس اٮ۪کٕسپٮ۪نٛڈ اَمِکۍ چھِ اَسہِ واریاہ فٲہدٕ آ اَگرَے سُہ أسۍ اٮ۪ڈ کَرہون گۄڈٕنٮ۪تھٕے یُس اَسہِ اِنوٮ۪سٹ پونٛسہٕ چھُ کوٚرمُت سُہ دی تَمیُک پونٛسہٕ گوڈٕ واپَس مَگر سُہ دِیٖنہ سُہ دِ پَنُن شِیر تہٕ اَسہِ یی تَمہِ منٛز اوٚڑ پونٛسہٕ واپَس سپوز اَگر أسۍ دَہ دَہ لَچھ چھِ کٔڑۍمٕتۍ دَہ دَہ وُہ لَچھ تٔمِس تہِ پھلٮ۪ن دَہ لَچھ پَتہٕ گژھن تٕرٛہ لَچھ ترٛٮ۪ن منٛز ڈِوایڈ آ ہُم سٕنٛدۍ دَہ لَچھ یِن اَسہِ ترٛےٚ ترٛےٚ لَچھ حِصَس ترٛےٚ ساد ترٛےٚ ترٛےٚ لَچھ اَکھ یی تَپٲرۍ اَسہِ پانہٕ فٲیدٕ ژےٚ کیٛاہ باسان ٹھیٖک چھا آ أمِس تہِ آسن پنٛنٮ۪ن آسن أمِس تہِ واریاہ یِم کَنٹیکٹَس منٛز آسن أمِس سۭتۍ واریاہ جِگر تِمَن سۭتۍ تہِ کَرِ یہِ کَنٹیکٹ سون یہِ مال وال چھُ یہِ گژھِ تِمن تہِ واریاہ آ تَمہِ سۭتۍ گژھِ سٲنِس مالَس تہِ ڈِمانٛڈ

اَسہِ یی تَمہِ سۭتۍ فٲہدٕ آ بیٚیہِ ساروی کھۄتہٕ ٹینٛشَن وٮ۪نٛشَن یُس چھُ آسا أکۍسٕے أکۍسٕے انٛدروٗنۍ پٮ۪ٹھ چھِ زیادٕ سٲرٕے ذِمدٲری أکۍسٕے فٮ۪کِس سٲرٕے ذِمدٲری یا بُہ بنٛد روزُن اِنسان یہِ تہِ گژھِ ختم اَتھ کَرو سیوٚد ڈِوجن آف لیبَر کَرو سیوٚد پَنٕنۍ پَنٕنۍ کٲم بٲگرِتھ ہُہ پورشَن رَٹہِ اَکھ پورشَن رَٹہِ ہہ ژٕ مان ژٕ رَٹکھ پَنٕنۍ پورشَن یہِ ژٕ کَران چھُکھ آررٔڈی تَمہِ منٛز تہِ گژھِ ژےٚ أڑ ہن کَم سُہ کَرو ڈِسٹرٛبیوٗٹ سُہ دِمو أمِس أڑ ہن یُس مےٚ تہِ چھِ اٮ۪کٕسٹرٛا کٲم پَتہٕ دِمو بیٚیہِ ہن تٔمِس گوٚو ڈِوِجن آف لیبر گژھِ اَتھ پوٗرٕ پٲٹھۍ تَمہِ سۭتۍ یی فٲہدٕ اَسہِ کَرِ کامہِ پٮ۪ٹھ برابر تَبدیٖل بیٚیہِ آسن أمِس پانَس باقی تہِ کَنٹیکٹَس منٛز واریاہ نَفر یہِ تہِ چھُ بوٚڑ اَصٕل اَصلہِ روسوٗق وول نَفر آ گامُک گامُک روزن وول تَتہِ چھِ سٲری أمۍ سٕے أمۍ سٕے نِش یِوان أمۍ سُنٛد مانان چھُ یہِ سوشل ؤرکر تہِ أمِس پٮ۪ٹھ چھِ اعتِماد تہِ لُکھ کران سٲری لُکھ چھِ أمِس پٮ۪ٹھ بَروسہٕ تہِ کَرَن تَپٲرۍ تہِ چھُ ٹھیٖک آ ہُپٲرۍ چھُ کیریکٹر ویریکٹر لِہاظ تہِ اَصٕل یہِ نَفر یہِ چھُ ایٖماندار نَفر تَمہِ تَمہِ موٗجوٗب چھُ مےٚ باسان یہِ گژھِ بہتر تہٕ مےٚ دوٚپ چٲنۍ سَجَسشَن رَٹہٕ بہٕ چون مَشورٕ رَٹہٕ بہٕ ژٕ کیٛاہ چھُکھ وَنان یہِ بہٕ ہٮ۪کہٕ نہٕ یہِ پانہٕ یوت ڈٮ۪سِجَن نِتھ یا اَمہِ خٲطرٕ چھُ مےٚ چون ضٔروٗری چون یَس چھُ مےٚ ضٔروٗری ضوٚرتھ اَگر تُہۍ وَنان چھُو یہِ کَرہون اِنکلوٗڈ تہٕ اَگر یہِ کَرہون پَن بَناوہون آ وٕنۍکٮ۪س وٕنۍ وٕنۍکٮ۪س وَنو أسۍ آ سہ وٕنۍکٮ۪س وَنو أسۍ اَسہِ چھُ پرٛافِٹَس پرٛافِٹَس گژھن اَسہِ ترٛےٚ حِصہٕ اَلبتہ اَسہِ چھُنہٕ تِتُے یوت سونٛچُن کیٚنٛہہ اَسہِ چھُ پوٗرٕ سونٛچُن آ گۄڈٕنٕکۍ کَم فٲہدٕ چھِ اِنوٮ۪سٹَس منٛز گۄڈٕنٮ۪تھ کیٛاہ چھِ کَرُن آ ہہ پرٛافِٹَس منٛز اَگر گژھِ نۄقصان اَلبتہ ہُپٲرۍ یی فٲہدٕ ییٚلہِ اور اِنسان بنٛد روزان ہُہ روزان یہِ روزان سُہ ٹٮ۪نٛشَن وٮ۪نٛشَن ژَلہِ اَکی ساتہٕ بیٚیہِ یوتاہ یوٗتاہ بِزنِسَس منٛز زیادٕ نَفر گژھَن اٮ۪ڈ تیوٗتاہ چھُ پانہٕ اٮ۪کٕسپینٛڈ گژھان یہِ پانَے بِزنِس اَمہِ سۭتۍ چھُ پانے یِوان فٲہدٕ بیٚیہِ مہ چٲنۍ کینٛہہ سَجسشنہ بیٚیہِ مہ چون کیٚنٛہہ مَشورا اَوا اَوا اَوا سورُے سورُے سورُے سورُے پرٛٮ۪شر گژھِ کَم اَوا چھُو نہ ٹھیٖک اَوا بیٚیہِ ژَلہِ ٹٮ۪نٛشَن فِکِر ژَلہِ اَکی ساتہٕ مَکلاوَو اَکی ساتہٕ یہِ مَکلاو یہِ قصَے تہٕ کَرٕہون اِنکٕلوٗڈ بِسمہِ اللہ کٔرِتھ مےٚ باسان کَرٕہون ہہ ٹھیٖک چھےٚ کَرہوسا تیٚلہِ یہِ چلو چلو گوٚو ٹھیٖک